پانٛژَن اِنٹرنیشنَل شَہرَن ہُند ناو نَمبَر اَکھ اَؠتھِنز نَمبَر زٕ بَلی نَمبَر ترےٚ کوینٕز ٹاوُن نَمبَر ژور اؠمسٹرڈیم نَمبَر پانٛژھ نَایٔجیرِیا فالٕز